یۄس یہِ ایٚگرِکَلچَر اِنڈسٹری چھِ اتھ منٛز ہسا چھِ پؠوان واریاہَن ٹوٗلَن ہٕنٛز ضوٚرَتھ مثلن ٹریکٹر چھُ لگان ٹِلر چھُ لگان گرٛاس کٹر چھُ لگان پرونگ کٹر چھُ لگان واریاہ چیٖز چھِ یِم یِم ہسا اتھ ضروٗرتھ چھ اسہِ پؠوان اَسہِ ہسا گژھِ اؠگرِکلچر اَمہِ سۭتۍ امپروٗ کہِ أسۍ ہسا کرو یِم چیٖز یِم یِم گورمنٹس ہسا پزِ یِمن چیٖزن سبسڈی دِنۍ تاکہِ پرٛؠتھ کانٛہہ فارمر ہیٚکہِ یِم چیٖز ہیتھ تہٕ پنٕنۍ فارمنٛگ آسان بنٲیِتھ اور اَمہِ سۭتۍ ہسا چھُ واریاہ ٹایم تہِ بچان